ہیٚلو اسلام علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ آ شُکُر ٹھیٖک پٲٹھۍ پُلمبر چھِو حظ اَسہِ اوس نَلکہٕ حظ سِنٛکَس نِش سُہ چھُ گوٚمُت خَراب تتھ چھ خَراب چھا کیٛاہ لیٖک چھُ تتھ گَژھان حظ اَکھ زٕ دۄہ حظ گٔیَس خراب گٲمٕتِس تتھ چھُنہٕ آ برٛونٛہہ اوس ٹھیٖک چَلان تہٕ وۅنۍ چھُ تتھ گٔے اکھ زِٕ دۄہ تتھ چھُ لیٖک گَژھان تتھ چھُ سُہ آب راوان سورُے تَمہِ موٗجوٗب اگر تُہۍ ییٖہِوٗ نظر دیٖہِوٗ خَبر سُہ نَلکہٕ چھا خراب تتھ پایپہِ لیٖک چھا زٕ ترٛےٚ دۄہ گٔیِس پانے پانے نہَ گۄڈٕ اوس ٹھیٖک گۄڈٕ اوس ٹھیٖکہٕ پَتہٕ پٮ۪و نہٕ کِہیٖنٛۍ تہِ نہٕ تتھ اوس پَتہٕ آب راوان تی اگر پایپہِ آسٮ۪س لیٖک گَژھان تتھ چھِ نَظَر دِنۍ حظ تُہۍ اگر ییٖہِو تہٕ تتھ دیٖہِو نَظَر اَتھ حظ چھِ گَژھان لیٖک بیٚیہِ ما آسہِ بیٚیہِ کُنہِ جایہِ لیٖک تُہۍ یِیِو نا تُہۍ دِیِو نَظر تتھ پانے تیٚلہِ وُچھِو تُہۍ پانے تتھ کَپٲرۍ کَپٲرۍ چھِ لیٖک گَژھان سِنکَس نِشہٕ سِٹیٖل سِٹیٖلوٗ ہُہ سُہ سِٹیٖل حظ یہِ حظ اوس ییٚتہِ بازرٕ اوٚنمُت آ آ سُہ تہِ أنۍزیٚو سۭتۍ یہِ حظ چھُ اَسہِ آسان لٲگِتھ زیادٕ سِنکَس نِش تَمِچ سُہ پایپ سُہ تہِ چھِ خراب گٲمٕژ اگر تتھ سُہ تہِ أنِو پَتہٕ سۭتۍ سُہ تہِ لٲگۍہوٗس پَتہٕ بَدَل حظ

یا نَلکہٕ ما پیٚیَس نوٚوُے لاگُن تہٕ

تیٚلہِ ییٖزیٚو سُلے حظ ٹھیٖک چھُ